بہٕ حظ اوسُس کَشمیٖر کَشمیٖرَس منٛز اَکھ بوٚڈ بارٕ بِزنِس مین بَنٕنُک خَوٲہِش مَنٛد بہٕ اوسُس دَپان بہٕ گَژھا پَنُن بِزنِس کَرُن ییٚتہِ سِٹاٹ اِسٹیبلِش ییٚمہِ سٍتۍ زَن روزگار میلہِ ہے باقِیَن تہِ اَکھ پَنُن تہٕ بیٚیہِ چَلہین باقٕے تہِ بیٚیہِ حظ اوسُس بہٕ یِژھان کیٚنٛہہ سِٹاٹ اَپس کھولٕنۍ یِتھ تِکیٛازِ کَشمیٖرَس منٛز چھِ زیاد اَن ایمپُلٲیمینٹ سُہ چیٖز ایٚڈرَس کَرنہٕ خٲطرٕ اوسُس بہٕ دَپان سِٹاٹ اَپ کَمپٔنی تَرٛاوٕہا یِتھ منٛز زَن اَسہِ کیٚنٛہہ ٹیکنِکٕل چیٖز لاگہٕ ہا سِٹاٹ کَرٕنۍ کَمپیٛوٗٹَر سٔروِس لَاگہٕ ہا سافٹ وِیَر سٔروِس لاگہٕ ہا دِنۍ تہٕ یِم یِم چیٖز کَرٕ ہا بہٕ